ییٚلہِ مےٚ ٹُوٮ۪لتھ پاس کوٚر مےٚ سوٗنٛچ پَتہٕ زِ بہٕ کَرٕ سٕژ کٲم پَتہٕ گٔیَس بہٕ أکِس جایہِ ہیٚچھنہِ پنٛنہِ سٕے گامَس منٛز تٔمِس چھُ ناو سَلفی دیٖدی سۄ ٲس واریاہ زیادٕ کٲم کَرناوان تہٕ پَتہٕ ٲس نہٕ پونٛسہٕ تہِ دِوان تیٖتیٛاہ کیٚنٛہہ بہٕ ٲسٕس ساروی کھۄتہٕ زیادٕ کالَس کٲم تَتہِ کَران تہٕ بہٕ ٲسٕس لیٹ یِوان گَرٕ یِم زَن تَتہِ بیٚیہِ ژرٛاٹھ ٲسۍ تِم ٲسۍ واریاہ زیادٕ کٲم کَم کَران میٛانہِ کھۄت مےٚ اوس واریاہ زیادٕ مُشکِل گژھان تِمَن سۭتۍ وۄتھُن بِہُن